مےٚ چھُ اکھ مطلب پنُن گول یُس مےٚ مطلب پنٕنۍ کنٹری رِپرٛیزنٹ کران بہٕ چھُس کرکٹ گِندان مےٚ چھُ تتھ بہٕ چھُس تتھ منٛز وٕنٛکٮ۪س ہاڈؤرٕک کران چلان میون تٕہ بہٕ چھُس تتھ پٮ۪ٹھ ؤرٕک کران بہٕ گِنٛدہا پننِس کنٹری خٲطرٕ بہٕ گِنٛدہا پننہِ سٹیٹ خٲطرٕسٹیٹ کرٕہا بہٕ پنٕنۍ رِپرٛیزنٹ مطلب یِم میٲنۍ دوس وغیرہ چھِ یا سیٖنیر وغیرہ چھِ تِمو چھِ یِم کامہِ کرمژٕ مطلب جموں کشیٖر پٮ۪ٹھ چھ وٕنکٮ۪س اکھ نفر انٹرنیشنل گِنٛدان مطلب تٔمۍ سٕنٛدۍ سۭتۍ چھُس بہٕ اِنسپایر گوٚمُت تٔمۍ سٕنٛدۍ سۭتۍ چھُس ماٹویٹ گوٚمُت نہ ییٚلہِ سُہ ہٮ۪کہِ کٔرِتھ بہٕ تہِ ہٮ۪کہٕ کٔرِتھ اِتھے پٲٹھۍ چھُ واریاہ چیٖز یِم مطلب مطلب یتھ منٛز بہٕ ہاڈؤرٕک چھُس وٕنٛکیٚنس کران تہٕ مطلب کرکیٹر گوٚژھس بہٕ بنُن ایٹلیٖسٹ مطلب ییٖژاہ چھُس بہٕ محنت کران بہٕ چھُس وٕنٛکیٚنس گۄڈنیٚتھ چھُس بہٕ سٹیٹ خٲطرٕ تیٲری کران فلحال یِم پوٚتُس کرٕ بہٕ نیشنلٕز خٲطرٕ پتہٕ کرٕ بہٕ انٹرنیشنَلن خٲطرٕ یہِ چھُ وارٕ وارٕ پراسیس آسان ییٚلہِ مطلب ہاڈؤرٕک کرِ انٛسان کینہہ تہِ چھُ پاسبٕل